أکِس کَلاکارَس چھِ آسان واریاہ زیادٕ مَطلَب مُشکِلات یِم سُہ فیس چھُ کَران مَطلَب مَثلن کُنہِ ساتَن تٔمِس چھَنہٕ مَطلَب تٔمِس کانٛہہ چیٖز یِژھ بَنان یُس تٔمِس مَطلَب وَقتہٕ طور چھُ ضروٗرَتھ چھُ آسان یُس مین چیٖز چھُ یُس تٔمِس ڈِفِکلٹ چھُ آسان مُشکِلات چھِ گَژھان سُہ چھِ گَژھان ییٚلہِ تہِ مَطلَب سُہ کانٛہہ چیٖز مےٚ ما کَرِ کانٛہہ نا پَسَنٛد مَطلَب ساروی کھۄتہٕ زیادٕ یُس چھُ آسان مَطلَب سُہ چھُ أکِس آٹِسٹَس مَینٛڈَس مَنٛز آسان لایِک کَرنا نا کَرنا بیٚیہِ چھُ یہِ کہِ مَطلَب سُہ چھُ مَطلَب تٔمس خٲطرٕ چھُ یہِ ضروٗری کہِ سُہ گَژھِ مَطلَب دیٚماغَس مَنٛز تہٕ سانہِ لایفہِ مَنٛز چھُ واریاہ پھِرِ مَطلَب اِ گوٚمُت کہِ مَطلَب یہِ ایٚکسپیٖریَنس چھُ اَسہِ واریاہ زیادٕ آمُت کہِ یُس آٹس مَنٛز چھِ تِم چھِ واریاہ زیادٕ تِم چھِ واریاہ زیادٕ کَم گٔمٕتۍ چاہے اَگَر أسۍ وٕچھو دُکانَن پیٹھ یا کُنہِ موٹِویشَن وٕچھو یا کانٛہہ سپوٹس وٕچھو تَتہِ چھِ تِمَن ہِنٛز مَطلب شاٹیج واریاہ زیادٕ مَطلَب کَم گٔمٕژ تہٕ مَطلَب یہِ چیٖز واپَس اَنُن یہِ چیٖز واپَس انُن چھُ مَطلَب اکھ ضروٗری کیازکہِ یہِ چھُ اَسہِ مَطلَب پٔتِم کَلاکٲری کہِ مَطلَب أسۍ چھِ کَران مَطلَب آٹ یُس اکھ سون اکھ کَلچَرَس مَنٛز چھُ اکھ حصہٕ تہِ چھُ یُس مَطلَب سوسایٹی یا مَطلَب یُس تہِ مَطلَب کَلچَر آسہِ یہِ چھُ تَتھ تھاوان زِنٛدٕ